مےٚ چھِ گژھُن پَگاہ بادام واری تہٕ مےٚ چھِ تَتھ خٲطرٕ کَرُن اَکھ پرٛایویٹ آٹو مےٚ چھِ مگر تور جلدی سُہ مطلب صُبحٲے واریاہ جلدی واتُن مےٚ چھِ اَکھ پرٛوگرام تَتہِ اَٹٮ۪نٛڈ کَرُن تہٕ بہٕ چھَس یَژھان کہِ مےٚ گوٚژھ آٹو مطلب آٹو چھِ مےٚ کَرُن مگر سُہ چھِ کَرُن مےٚ پرٛایویٹ پَتہٕ یوٗتاہ واتہِ تٔمِس تیوٗتاہ ہٮ۪کہٕ بہٕ تٔمِس تٔمِس چھِ مطلب سُہ گژھِ مطلب سیف ڈرٛایوِنٛگ سیف ڈرٛایوِنٛگ گژھِ سُہ کَرُن مطلب سیف ڈرٛاوِنٛگ گژھِ سُہ کَرُن تیز تہٕ گژھِ نہٕ زیادٕ پَکناوُن کینٛہہ سٕلووٕے مگر مگر زیادٕ سٕلو تہِ نہٕ کِہیٖنۍ نہٕ مےٚ گژھِ سُہ پَتہٕ تَتھ مطلب ٹایمَس پٮ۪ٹھ واتناوُن تہٕ مےٚ چھِ تَتہِ مطلب اگر بہٕ ژیٖرۍ وٲژٕس بہٕ ہٮ۪کہٕ نہٕ سُہ پرٛوگرام اٮ۪ٹٮ۪نٛڈ کٔرِتھ کِہیٖنۍ نہٕ اِسی لیے چھُ مےٚ گژھُن مطلب صُبحٲے سُلے تہٕ مےٚ چھِ کَرُن سُہ پرٛوگرام اٮ۪ٹٮ۪نٛڈ تہٕ بہٕ چھَس یَژھان کہِ سُہ آٹ مطلب آٹو وول گژھِ مےٚ جلدی جلدی تورٕ واتناوُن بیٚیہِ یوٗتاہ تہٕ تٔمِس پَتہٕ واتہِ مطلب ییٖژاہ کیٚمہِ کِراے تٔمِس واتہِ تیٖژاہ دِمہٕ بہٕ تٔمِس بٹ سیفلی گژھِ سُہ ڈرٛایو کَرُن تاکہِ اَسہِ گژھِ نہٕ کانٛہہ اٮ۪کسِڈٮ۪نٛٹ یا بیٚیہِ کینٛہہ گژھُن کیٛاہ بیٚیہِ گژھو أسۍ ٹایمَس پٮ۪ٹھ واتٕنۍ تور